دہ ہَتھ زٕ ہَتھ ترے ہَتھ دہ ساس وُہ ساس اکھ لَچھ رۄپیہِ زٕ لَچھ رۄپیہِ ژۄدہ لَچھ رۄپیہِ زٕ کَرور رۄپیہِ